ہیٚلو وعلیکُم اسلام أسۍ چھِ کَران ژوٗرِ بَلہٕ پٮ۪ٹھ کیٛازِ خٲری چھا

اَدٕ کیٚنٛہہ چھُنہٕ بہٕ ہیٚکہٕ ؤنِتھ اَدٕ تُہۍ ییٖزیٚو شامَن یور أسۍ کَرو اَتھ ڈیٖل مُتعلِق کَتھ تہٕ ییٚتی وُچھو ریٹ ویٹ تہٕ اگر تۄہہِ لَگنو تہٕ پَتہٕ ہیٚکِو تُہۍ نِتھ اَدٕ سا ٹھیٖک چھُ